ییٚلہِ تہِ مےٚ فوٹو چھ آسان تُلُن یا فوٹو شوٗٹ چھس بہٕ یژھان کرُن تیٚلہِ چُھس بہٕ گژھان اچھہ بل مُغل گاڑن یُس مےٚ لوکیلٹی منٛزٕے چھُ تور چھُس بہٕ گژھان تَتہِ چھ واریاہ بونہِ کُلۍ بیٚیہِ چھ تَتہِ مُغل بادشاہن ۂنٛز واریاہ ہٹٔس بنأیِتھ بیٚیہِ تِمن ہنٛدۍ مکان بنأیِتھ ییٚتہِ اور تِمن منٛز أژِتھ چھ واریاہ اَصل فوٹوگرٛاف ہٮ۪کان اِنسان تُلِتھ بیٚیہِ چھ تَتھ ہیٚرِ کنہِ اَکھ ناگ تَتہِ سۭتۍ چھ اکھ اَصل سیٖنری ییٚتھٮ۪س اِنسان فوٹو چھ ہٮ۪کان تُلِتھ أمہِ علاو چھُس بہٕ گژھان کُکرناگ گاڑن فوٹو شوٗٹ کرنہِ یا چھ أسۍ جنرلی گژھان میٛأنۍ دوس تہٕ بہٕ پہلگام فوٹو شوٗٹ خأطرٕ تَتہِ چھ جنگل جنگلن ۂنٛز سیٖنری چھ اصل آسان یِمن منٛز فوٹو چھ اَصل یِوان یا باقی پارکہٕ چھ تَتہِ تَتہِ چھ چِڑیا گر تور چھ أسۍ گژھان فوٹو تُلنہِ چِلڈرن پارک چھ تَتہِ تہِ چھ أسۍ فوٹو تُلان بیٚیہِ یُس تَتہِ آب چھُ آبس منٛز ؤسِتھ تہِ چھ اِنسان فوٹو تُلان ییٚمہِ ییٚمِکۍ فوٹو اَصل چھ یِوان